اَگر بہٕ پَنٕنۍ کَتھ کَرٕ نارمٔلی بہٕ چھُس پٔر ڈے پانٛژھ یا شےٚ گنٹہٕ پَران بہٕ چھُس وٕنکؠنَس پَران وٕنکیٚنس بہتریٖن دَ پاوَر آف یُوَر سب کانشَؠس مایِنڈ اَتھ گٔیہِ مےٚ زٕ دۄہ پَران ژور ژور گنٹہٕ چھُس پَران بہٕ صُبحَس لَگہِ مےٚ اَتھ بیٚیہِ اَکھ دۄہ یَتھ منز بہٕ یہِ کَمپلیٖٹ کَرَن حَقیٖقَتَن چھُ مےٚ ٹارگؠٹ آسان یا مَنتھلی یا ویٖکلی چھُنہٕ ضروٗری کینہہ مےٚ چھِ آسان پَنُن ٹارگؠٹ یہِ ٹارپِک کینٛہہ یہِ پیج پانٛژَن تانۍ پَرٕ بہٕ یہِ لیسن کر سَمجھِ بہٕ آز سٲرٕے ایٖتِس کالس نہٕ بہٕ یہِ سَمجھٕ یہِ کِینہہ تیٖتِس کالس کِتاب یا سُہ لؠسن یا سُہ کانہہ تہِ چیٖز ییٚلہِ تراوان کینہہ امہِ سٟتۍ چھُ مےٚ یہِ ملان اَکھ پورٹیٚنشل چھ مےٚ ملان پَرنٕچ اَکھ پورٹیٚنشل چھُ مےٚ ملان سَمجھنٕچ اَکھ پوٹؠنشَل چھُ مےٚ ملان تاکہِ بہٕ ہؠکہٕ کِتابَن سٟتۍ روٗزِتھ